کشمیٖرَس مَنٛز یم کوامَن ٹرٛیٚڈِشنَل ڈِشِز چھِ آسان تِم چھِ کشمیٖری وازٕوانَس مَنٛز چھِ ستھ ڈِش أسۍ نِوان زیادٕ تر تَتھ تِمن سَتَن ڈِشَن مَنٛز چھُ ہیٚکان کباب چھُ آسان یَکھٕنۍ چھِ آسان رِستہٕ چھِ آسان کۄکُر چھُ آسان میٚتھ چھِ آسان ژامَن چھ آسان اَڑٕ ہانٛگُل چھُ آسان ییٚلہِ تہِ أسۍ کُنہِ سالَس پٮ۪ٹھ چھِ گَژھان کُنہِ دعوتَس پٮ۪ٹھ چھِ أسۍ گَژھان تتہِ چھِ یِم ستھ سِنۍ اسہِ ایٚولیبٕل آسان کشمیٖری وازٕوانَس چھُ واریاہ زیادٕ مَزٕ آسان وَنہ چھِ پرٛیٚتھ کٲنٛسہِ اِنسانَس چھُ پَنُن پَنُن پَسَنٛد آسان کہِ مےٚ کیٛاہ چھُ کشمیٖری وازٕوانَس مَنٛز پسنٛد اگر بہٕ پَنٕنۍ کتھ کَرٕ مےٚ چھُ کشمیٖری وازٕوانَس مَنٛز زیادٕ تر یَکھٕنۍ گَژھان خۄش تِکیٛازِ سۄ یَکھٕنۍ یۄس زن چھِ آسان سۄ چھِ آسان اسہِ بَنٲومٕژ زٲمتِس دۄدھس تہٕ بیٚیہِ چھِ آسان تتھ اسہِ واریاہ سٲری یم تہِ مَصالہٕ یتھ چھِ آسان بٕڈٕ ٲلہٕ چھِ ترٛاوان أسۍ سبٕز ٲلہٕ چھِس ترٛاوان دالچیٖن چھِس ترٛاوان کھوٗپرٕ چھِس ترٛاوان تہٕ تتھ چھُ واریاہ زیادٕ مَزٕ پَتہٕ گَژھان کٲنٛسہِ چھُ کۄرمہٕ گَژھان خۄش کۄرمَس مَنٛز چھِ مطلب ٲں سُہ چھُ کۄرمَس واریاہ زیادٕ مَزٕ ایٚنجواے کران اَمہِ موٗجوب تِکیٛازِ تَتھ چھُ وۄزُل رَس آسان تَمہِ وۄزلہِ رَسہٕ سۭتۍ چھِ أسۍ أکِس ٲں رَس قَطرَس سۭتۍ ہیٚکو أسۍ پوٗرٕ بَتہٕ پلیٹ کھیٚتھ تٔتۍ تتھ کۄرمَس تہِ چھِ أسۍ ترٛاون دالچیٖن چھِس ترٛاوان بٕڈٕ ٲلۍ چھِس ترٛاوان سبٕز ٲلہٕ چھِس ترٛاوان یم میٖٹ مَصالہٕ چھِس ترٛاوان یم تہِ کشمیٖرَس مَنٛز سٕپایسِز چھِ آسان پرٛیٚزَنٹہٕ تِم چھِ أسۍ اتھ ٲں کۄرمَس ترٛاوان بیٚیہِ یم کانٛہہ اگر کشمیٖرَس مَنٛز عام ڈِشِز بنان چھِ لایک ییٚتہِ چھُ ژیٹہٕ ہاکھ چھُ ییٚتہِ واریاہ زیادٕ مشہورَس آسان ٲں ژھَٹہٕ ہاکھ چھُ ییٚتہِ آسان اَلہٕ چھِ أسۍ رَنان کشمیٖری آنٛچار چھِ أسۍ شیران کشمیٖری آنٛچارَس مَنٛز تہِ چھِ أسۍ واریاہ فار ایٚگزامپٕل اگر ہاکہٕ آنٛچار شیرو تتھ ہاکہٕ آنٛچارَس چھِ سٲری مَصالہٕ ترٛاوان پَتہٕ چھِ أسۍ تتھ ریٚتہِ بعد چھِ أسۍ تتھ وُچھان تتھ ہاکہٕ آنٛچارَس تتھ چھُ واریاہ زیادٕ مَزٕ آسان گوٚمُت تَمہِ ہاکہٕ آنٛچار سۭتۍ تہِ ہیٚکو أسۍ اکیٚے آن تُلہٕ سۭتۍ ہیٚکو أسۍ سورُے بَتہٕ کھیٚتھ تِکیٛازِ تتھ چھُ واریاہ زیادٕ مَزٕ آسان گوٚمُت ییٚلہِ تہِ اسہِ کانٛہہ ٲں فاریَن ٲں گیٚسٹہٕ چھُ یِوان سُہ ییٚلہِ وُچھان چھُ مطلب ٲں یہِ کشمیٖری آنٛچار سُہ چھُ واریاہ زیادٕ لَو کران تَتھ سُہ چھُ پَتہٕ دَپان تۄہہِ کٕتھ کٕنۍ بنوووُ یہِ کشمیٖری آنٛچار

پتہٕ تھوٚو اسہِ سُہ آب والُن پَتہٕ ییٚلہِ آب ٲں پَتہٕ شوٗرُس ٲں دوٚیمہِ دُہۍ شوٗر تتھ آنٛچار تتھ آنچارَس ترٛٲیۍ اسہِ سورُے مَصالہٕ بٕڈٕ ٲلہٕ ترٛٲوٕس سبٕز ٲلہ ترٛٲوٕس دالچیٖن ترٛٲوٕس مَرژٕوانٛگن ترٛٲیِس لِدٕر ترٛٲوٕس نوٗن ترٛووُس تیٖل ترٛووُس یم سٲری مَصالہٕ ترٛٲی اسہِ تتھ پَتہٕ چھِ ریٚتۍ بعد أسۍ تتھ ٹھانٛڈ تُلان تھوٚد ییٚلہِ پَتہٕ أسۍ ٹھانٛڈ چھِ تُلان تھوٚد تتھ چھُ الگٕے مشُک آسان اورٕ یِوان بیٚیہِ تہِ یہِ کَشمیٖرَس مَنٛز چھِ واریاہ زیادٕ مطلب ٲں ٹَماٹر یم کشمیٖرَس مَنٛز رَنان چھِ تِم ٹَماٹر چھِ واریاہ زیاد أسۍ رٕتۍ پٲٹھۍ رنان أسۍ چھِ ٹماٹرن گۄڈٕ ٲں تیٖل چھِکھ ترٛاوان پَتہٕ ییٚلہِ رَنان چھِ ٲں پَتہٕ ییٚلہِ رَنان چھِ تِم أسۍ پَتہٕ چھِ تِمن ترٛاوان أسۍ مَرژٕوانٛگن چھِس ترٛاوان سٲری مَصالہٕ چھِس ترٛاوان تہٕ دِوان چھِ اصٕل پٲٹھۍ تتھ أسۍ تٔلنۍ ییٚمہِ ساتہٕ سُہ أسۍ اصٕل پٲٹھۍ چھِ أسۍ فرٛاے فرٛاے کران فرٛاے کَرنہٕ پَتہٕ چھ أسۍ تتھ پتہٕ ٹیسٹہٕ وُچھان اتھ کیٛتھ مَزٕ گوٚو تہٕ کشمیٖری وازٕوان چھُ یِتھٔے کٕنۍ واریاہ زیادٕ فیمَس آسان تِکیٛازِ یتھ مَنٛز چھِ واریاہ زیادٕ ڈِشِز بنان ٲں ٲں ییٚلہِ تہِ أسۍ کُنہِ دعوتَس پٮ۪ٹھ چھِ گَژھان فار ایٚگزامپٕل أسۍ زن گَژھو وۄنۍ ٲں شادٕ کٲنٛسہِ ہنٛدِس ٲں خانٛدرس مَنٛز اگر گَژھو أسۍ تتھ خانٛدرَس مَنٛز تہِ چھِ یِم سٲری ڈِشِز آسان ایٚولیبٕل